اَہن حظ آ یُس یہِ اٮ۪جُکیشنُک ویلیوٗ چھُنہٕ حظ یُس زِ پَڑھایہِ ہُنٛد ویلیوٗ چھُ یہِ چھُ واریاہ زَبردست اَتھ چھُ بوٚڈ بار ویلیوٗ حظ چھِ اَتھ اَتھ چھُ یِم زَن کۄلٮ۪کٹِنٛگ زَن سٕٹٮ۪مپٕس چھُ آسان یا کاینٕز چھُ آسان یا راکٕس تِمو کھۄتہٕ چھُ اَتھ آسان لَچھ گۄنہٕ تہٕ کَرور گۄنہٕ چھُ تِمَن ویلیوٗ آسان حظ بیٚیہِ چھِ أسۍ ہیٚچھان أسۍ چھِ ہیٚچھان زِ أسۍ چھِ اٮ۪جُکیشَن چھِ أسۍ ہیٚچھان پنٛنٮ۪ن اُستادَن نِش چھِ أسۍ ہیٚچھان پَرُن لٮ۪کھُن یا أسۍ زَن چھِ کُنہِ سکوٗلَس منٛز اٮ۪ڈمِشَن حظ کَران یا کُنہِ تہِ اٮ۪کیڈمی منٛز چھُ أسۍ گژھان أسۍ چھُ تَتہِ ایٖزلی حظ ہٮ۪کان ہیٚچھان پَران گِنٛدان چھُ یہِ چھُ واریاہ ایٖزلی حظ واریاہ یہِ چٮ۪لینٛج تہِ چھُ پٮ۪وان فیس کَرٕنۍ ایٹ دَ اٮ۪نٛڈ چھُ پَتہٕ ہیٚچھان حظ چھُ أسۍ پَرُن لٮ۪کھُن چھُ أسۍ ہیٚچھان حظ